ہیٚلو آ اسلامُ علیکُم تُہۍ چھُو ڈاکٹر سٔکیٖنا یہِ مےٚ چھِ آسان یہِ کَلہٕ دود تہٕ تُہۍ ؤنِو مےٚ یہِ بہٕ کیاہ مطلب تُہۍ ؤنِو مےٚ کَل دادِ موجوٗب ٹرٛیٖٹمنٛٹ اچھاچھا کیٚنٛہہ چھُنہٕ شُکریہ وعلیکُم سلام